ہیٚلو وعلیکُم سلام

اَہَن حظ اَہَن حظ ییٚتہِ حظ چھِ مُختلِف ٹایِم ییٚتہِ ما حظ چھِ اَکٕے بَس نیران ییٚتہِ چھِ واریاہ بَسہٕ نیران اَہَن حظ اَسہِ چھِ آسان حظ ڈیلی ٹایِم مطلب یہِ چھِ نَمبرٕ حِساب حظ کُنہِ ساتہٕ چھِ اَسہِ ٹایِم مطلب صُبحٲے چھِ أسۍ شےٚ سَتہِ بَجہِ پٮ۪ٹھ چھِ گژھان سِٹارٹ بَس یِم بانٛڈی پوٗرہ بَس سِٹینٛڈ پٮ۪ٹھ چھِ نیران حظ کوٚت کُن سریٖنَگر کُن سرینگر بَس بَس سِٹینٛڈَس تانۍ حظ تہٕ اَسہِ چھِ اَسہِ چھِ نیران ہر اَڑِ گٲنٛٹہٕ چھِ اَسہِ بَس حظ نیران اَہَن حظ یہِ چھُنہٕ حظ وُچھ حظ پرٛابلِم حظ ہٮ۪کان گٔژھِتھ أسۍ ہٮ۪کو سَمجِتھ تۄہہِ چھَو پرٛابلم یِوان یُس اَمیُک بیسِک وَجہ چھُ نہٕ حظ روڈ چھِ خراب حظ یُس روڈ چھُنہٕ حظ روڈ چھِ واریاہ خراب یَپٲرۍ دوٚیِم چیٖز یۄس اَتھ پرٛابلِم چھِ روڈ چھِنہٕ تیٖتیاہ کھٔلۍ کیٚنٛہہ اَتھ چھِ تنٛگ روڈ حظ اگر اورٕ أسۍ حظ ہٮ۪کو تُہٕنٛز پرٛابلِم سَمجِتھ حظ مگر آلریڈی چھِ وُچھ حظ وُنکٮ۪ن یُس ٹرٛانَسپوٹ چھِ اَمِچ حالت چھِ وُنکٮ۪ن حظ خراب کیٛازِ کیٛازِ وُنکٮ۪ن چھِ زیادٕ تَر لوٗکھ کَران پٔرسٕنَل ٹرٛانَسپورٹ حظ یوٗز ییٚمہِ کہِ وجہ سۭتۍ یُس یہِ پَبلِک ٹرٛانَسپورٹ چھُ یہِ چھُنہٕ تَمہِ اَتھ روٗد نہٕ سُہ وُقتاہ یۄس اَتھ ٲس سُہ روٗز نہٕ کِہیٖنٛۍ یورٕ کھوٚت آلریڈی تیٖلَس تہٕ پیٹرولَس تہِ ییٚمہِ کہ وجہ سۭتٮ۪ن وُنکٮ۪ن چھِنہٕ زیاد تَر چھِ کَران کوٗشِش دپان أسۍ ژھٕنو یہِ کٲمٕے ترٛٲوِتھ أسۍ رٹہَو بَدل کانٛہہ کٲم وجہ چھِ یِوٚہے ییٚلہِ نہٕ پتہٕ سَوٲرۍ تہِ آیہِ پَکَو أسۍ تیز پَکناوَو أسۍ تِتھٕ پٲٹھۍ تہِ پتہٕ گژھِ حظ توتہِ تِلہٕ پۄنٛسہٕ تہِ گٔژھ حظ پتہٕ بَچٕنۍ اَہَن حظ وُنکٮ۪ن چھِ اِنٹرنیٹُک زَمانہٕ وُنکٮ۪ن چھِ ہر کٲنٛسہِ پےَ کَتٮ۪ن کیٛاہ پرٛابلِم چھِ یہِ چھِ وُنکٮ۪ن ہر کانٛہہ زانان تہٕ عالیٰ حُکام یِم چھِ یِمَن تانۍ تہِ چھِ تُہٕنٛز کَتھ واتان یا سٲنۍ کَتھ یِم أسۍ وَنان چھِ تیٖلَس حظ گوٚژھ وَسُن یِتھٕ پٲٹھٮ۪ن گوٚژھ گژھُن روڈ گٔژھۍ یِنۍ ٹھیٖک کَرنہٕ ہے اگر حظ وُچھ حظ اگر لوٗکن أسۍ چھِ پَنٕنۍ کِنۍ حظ کَران یۅس أسۍ یۅس ڈرٛیوَر چھِ اَسہِ چھِ ایٚسوسیشَن بَنٲومٕژ حظ ڈرٛیوَر ایسوسیشَن حظ تہٕ أسۍ چھِ حظ پَنٕنۍ کِنۍ یِم اَسہِ پَنٕنہِ پرٛابلِم چھِ یِم اَسہِ تکلیٖف واتان چھِ أسۍ چھِ کھنان حظ کوٗشِش یِم گورمِنٹَس تام واتناوٕنۍ چھِنہٕ یِم مگر تٮُ۪تھ ریسپانٛڈاہ چھُنہٕ یِمَن میلان